یَتھ زِندٕ زُوَس منٛز چھِ مےٚ اَکھ واریاہ زیادٕ سبق ہیوٚچھمُت واریاہ زیادٕ اَصٕل سبق سُہ چھِ یہِ کہِ اَکھ أکِس گژھِ اِنسان بَکار یُن یُس اِنسان بیٚیِکِس أکِس اِنسانَس بَکار ای سُے چھِ پنٛنِس زِندگی پنٛنِس یَتھ زُو زِندگی منٛز اَکھ کامیاب نَفَر بَنان یُس نہٕ اَکھ أکِس بَکار ای سُہ چھِنہٕ کُنہِ لایقٕے آسان أکِس مےٚ تہِ ٲس اَکہِ دۄہ واریاہ زیادٕ مجبوٗری پَتہٕ آو مےٚ بیٛاکھ اِنسان بَکار تٔمۍ کٔر مےٚ سُہ تٔمۍ تِژٕ پھِرِ کٔر تٔمۍ میٛانۍ سُہ مجبوٗری حل تہٕ مےٚ چھِ تَوَے سُہ یاد روٗزمُت کہِ اَکھ أکِس گژھِ ضٔروٗر بَکار یُس اگر نہٕ سُہ بَکار اَکھ أکِس اِنسان ای تہٕ تَس مطلب سُہ اِنسان سٕنٛز زندگی چھَنہٕ کُنہِ لایق آسان ییٚلہٕ وٕ بَکار ای تٔمۍ سُنٛد چھِ آسان کامیٲبی ہٕنٛدۍ تٔمۍ سٕنٛدۍ عام اعفال چھِ آسان کامیٲبی ہٕنٛدۍ سُے چھِ برٛونہہ کُن پَکان پنٛنہِ اَتھ زِندگی منٛز نَتہٕ چھَنہٕ تیٚم سٕنٛز زُو کُنہِ لایقٕے آسان